مےٚ نہ حظ چھَنہٕ ڈریِنگ تِژھ تَگان کَرٕنۍ کِہیٖنۍ تہِ مَگر مےٚ اوس واریاہ زیادٕ شوق زِ بہٕ ہیٚچھٕ ہا ڈریِنگ تِکیازِ اَڑٮ۪ن چھُ آسان سُہ آرٹ واریاہ زیادٕ تِم چھِ واریاہ زیادٕ خوٗبصوٗرت واریاہ زیادٕ اَصٕل ڈریِنگ کران ییٚلہِ تِہِنٛدۍ تِم چیٖز وُچھان چھِ ڈریِنگ چیٖز وُچھان چھِ اِنسانَس چھُ دِل واریاہ زیادٕ بےٚ کَرار گژھان اِنسانَس چھُ دِل تَمبلان یعنی مےٚ تہِ حظ اوس تہِ یِتھُے کانٛہہ مےٚ تھی ڈریِنگ بَناوان اوس کانٛہہ چیٖز ڈرا کران اوس مےٚ اوس واریاہ زیادٕ خۄش گژھان بہٕ ٲسٕس دپان کاش بہٕ تہِ بَناوٕ ہا یِژھٕے ڈریِنگ تہٕ تَمہِ پَتہٕ حظ کٔر مےٚ واریاہ زیادٕ کوٗشِش بہٕ ٲسٕس گۄڈٕنیٚتھ یِتھٕے کَنہِ پیٚنسَل اَنان یعنی مےٚ ٲسۍ نہٕ ڈریِنگ تَگان کَرٕنۍ کِہیٖنۍ تہِ تہٕ بہٕ ٲسٕس اَگر مےٚ کانٛہہ چیٖز بَناوُن اوس آسان بہٕ ٲسٕس تَتھ تَلہٕ تھاوان کاپی تہٕ پٮ۪ٹھٕ ٲسٕس تَتھ سُہ پیٚنسَل نِشانہٕ تراوان ییٚمہِ سۭتۍ تَلہٕ کٔنۍ تَتھ تِتُھے نِشانہٕ اوس تراوان تہٕ پَتہٕ ٲسٕس کَلر کران تِکیازِ مےٚ اوس واریاہ زیادٕ شوق بہٕ تہِ گٔژھس ڈریِنگ اَصٕل پٲٹھۍ کَرٕنۍ تہٕ ٲخٕر بہٕ حظ ٲسٕس ڈیلی کوٗشِش کران ڈیلی کوچھچھ کوٗشِش کران میٲنۍ ڈریِنگ گژھِ واریاہ زیادٕ اَصٕل گژھٕنۍ تہٕ مےٚ حظ کوٚر پَتہٕ سُہ ڈریِنگ خٲطرٕ چھُ سُہ اکھ بُک یِوان تَتھ چھِ آسان تِم ڈاٹٕس تٔرٲیِتھ تہٕ مےٚ حظ اَننٲو پَتہٕ سۄ بُک اکھ تہِ تہٕ بہٕ ٲسٕس تٔتھۍ پٮ۪ٹھ پَتہٕ ڈیلی یِتھ پٲٹھۍ یعنی اُردوٗ ریٹِنگ بُکٕس چھِ یِوان یا اِنگلِشَس چھِ یِوان ریٹِنگ بُک ییٚمہِ سۭتۍ اِنسان ریٹِنگ ہیٚچھان چھِ یِتھٕے کنۍ چھُ ڈرینگَس تہِ یِوان سۄ بُک اکھ سوے بُک أنۍ مےٚ گۄڈٕ مۄکلٲو مےٚ کٔر مےٚ کَمپٕلیٖٹ بہٕ ٲسٕس تٔتھۍ پٮ۪ٹھ ہیٚچھان ڈریِنگ کِتھ کٔنۍ چھِ کَرٕنۍ تہٕ ییٚمہِ کہِ وجہہ سۭتۍ مےٚ تھوڑا بہت اِمپروٗمینٹ ڈریِنگ کرنَس منٛز آیہِ تہٕ یِتھُے حظ مےٚ باسیو تھوڑا ہیٚوتُن مےٚ وۄنۍ تَگُن تھوڑا ہیٚژٕنۍ مےٚ اِپروٗمیٚنٹ اَتھ یِنۍ تہٕ تَمہِ پَتہٕ حظ کھٕلو مےٚ یوٗٹیوٗبَس پٮ۪ٹھ یوٗٹیوٗبس پٮ۪ٹھ کوٚر مےٚ سٔرٕچ یِہوے ڈریِنگ کِتھ کٔنۍ چھِ کران ڈریِنگ کِتھ کٔنۍ ہٮ۪چھو تہٕ تَمہِ پَتہٕ حظ ٲسٕس بہٕ یوٗٹیوٗبٕکۍ تِم ویٖڈیو وُچھان یورٕ ٲسٕس بہٕ یوٗٹیوٗبٕکۍ تِم ویٖڈیو وُچھان تہٕ یورٕ ٲسٕس بہٕ پانہٕ تہِ تِتھٕے کٔنۍ ڈریِنگ کرنٕچ کوٗشِش کران تہٕ اَمہِ سۭتۍ تہِ حظ گٔے میٲنۍ یہِ ڈریِنگ واریاہ زیادٕ اِمپروٗ یعنی مےٚ منٛز آیہِ واریاہ زیادٕ اِمپروٗمینٹ گۄڈٕنیٚتھ کٔر مےٚ اِستعمال ٲسٕس بہٕ بُکہِ تَل رَٹان تاران ٲسٕس بہٕ سُہ نِشان تہٕ تَمہِ سۭتۍ تہِ آیہِ مےٚ تھوڑا بہت یعنی دہ پٔرسَنٹ وُہ پٔرسَنٹ فرق ڈریِنگ کرنَس منٛز تہٕ ییٚلہِ مےٚ وُہ پٔرسَنٹ فرق آیہِ تَمہِ پَتہٕ اَننٲو مےٚ سۄ ڈریِنگ بُک تہٕ ٲسٕس بہٕ تَتھ پٮ۪ٹھ مۄکلٲو مےٚ سۄ تہِ کٔر مےٚ سۄ یوٗز ٲسٕس بہٕ تَتھ پٮ۪ٹھ تہِ ڈریِنگ اَصٕل پٲٹھۍ کران یعنی تَمہِ سۭتۍ تہِ آے مےٚ بیٚیہِ دہ وُہ پٔرسَنٹ فرق تہٕ بیٚیہِ کٔر مےٚ امپروٗمینٹ تہٕ لاسٹَس حظ کوٚر مےٚ ییٚلہِ مےٚ باسیٚو یعنی ؤنہِ چھِ مےٚ منٛز خٲمی تہٕ تَمہِ پَتہٕ حظ کٔر مےٚ یہِ یوٗٹیوٗب چینَل یعنی مےٚ کوٚر یوٗٹیوٗبَس پٮ۪ٹھ سٔرٕچ ڈریِنگ کِتھ کٔنۍ ہیٚکہِ پٔرفیکٹ انسان بَنٲیِتھ اِمپروٗمینٹ کِتھ کٔنۍ ہیٚکہِ یِتھ ڈریِنگ کرنَس منٛز تَمہِ پَتہٕ حظ ٲسٕس بہٕ تِم یوٗٹیوٗبٕکۍ ویٖڈیو ٲسٕس بہٕ وُچھان تِم کِتھ کٔنۍ چھِ ڈریِنگ کران تہٕ پَتہٕ حظ ٲسٕس بہٕ تہِ تِہنٛزٕے پیروی بہٕ ٲسٕس برابر یِتھ پٲٹھۍ تِم کران ٲسۍ بہٕ تہِ ٲسٕس تِتھٕے کٔنۍ پیروی کران ڈریِنگ کرنَس منٛز بہٕ ٲسٕس نکٕل کران یِتھ کٔنۍ تِم کران چھِ تَمہِ نَکٕل کرنہٕ کہِ وجہہ سۭتۍ گٔے میٲنۍ ڈریِنگ تہِ اِمپروٗمیٚنٹ بہٕ ٲسٕس دَپان یِتھۍ کٔنۍ یِم ٹیکنیٖک اَمہِ خٲطرٕ یوٗز کران چھِ مےٚ حظ وُچھ بوز تَتھ پٮ۪ٹھ تِم ٹیکنیٖک ییٚمہِ خٲطرٕ یِم ڈرینگہِ خٲطرٕ یِم ٹیکنیٖک یِم یوٗز کران ٲسۍ پَتہٕ کٔر مےٚ تِم ٹیکیٖک پَنٕنِس پانَس منٛز ایپلَے کرنٕچ واریاہ زیادٕ کوٗشِش ییٚمہِ سۭتۍ میٲنۍ ڈریِنگ تھوڑا بہت بہتر گٔے یعنی آز چھِ آ ماشا اللہ ماشا اللہ شُکُر خۄدایَس کُن میٲنۍ ڈریِنگ واریاہ زیادٕ بہتر